اگر بہٕ پنٛنٮ۪ن دوستَن ہٕنٛز کَتھ کرٕ دوس چھِ واریاہ مگر آ یِمَن بہٕ خاص دوس وَنہٕ تِم چھِ زاہِد بشیٖر اُویس شوکت بٔٹ عارِف احمد آخوٗن ساقِب نبی مُشتاق احمد رِضوان احمد خالِد احمد یُس زَن زاہِد بشیٖر چھُ تٔمۍ چھُ پی اٮ۪چ ڈی کوٚرمُت حال حالٕے مکلوو تٔمۍ پی اٮ۪چ ڈی لِنٛگوِسٹِکسَس منٛز تہٕ وٕنۍکٮ۪ن چھِ سُہ جاب کران تَمہِ پتَن چھُ اُویس شوکَت بٹ یِمو زَن اٮ۪ل اٮ۪ل بی چھُ کوٚرمُت تہٕ حال حالٕے چھِ تِم اٮ۪ل اٮ۪ل اٮ۪م خٲطرٕ تیٲری کران تَمہِ پتَن چھُ ساقِب احمد یِم زَن مےٚ کلاس میٹ ٲسۍ سُہ چھُ وٕنۍکٮ۪س جاب کران أکِس پرٛیوٮ۪ٹ کمپٔنی منٛز تَمہِ پَتہٕ چھُ عارِف احمد آخوٗن یُس زَن مےٚ بچپَن پٮ۪ٹھٕے دوس اوس تٔمۍ چھُ ٹٮ۪نتھٕ پاس کوٚرمُت وٕنۍکٮ۪ن چھِ سُہ گَرِچی کٲم کران بیٛاکھ چھُ رِضوان احمد یِمو زَن اٮ۪م بی اے چھِ کوٚرمُت تہٕ وٕنۍکٮ۪ن چھِ سُہ أکِس پرٛیوٮ۪ٹ کمپٔنی منٛز جاب کران